بانہٕ چھلنہٕ باپَتھ چھِ أسۍ بانہٕ صابَن استعمال کَران وۄنۍ زَن یِمَن بانَن زیادٕ لینٛفُن آسہِ بیٚیہِ چَرٕب آسہِ تِہنٛد تِم چھلنہٕ باپت چھِ أسۍ گۄڈٕنیٚتھ آب گرم کٔرِتھ تِمَن بانَن منٛز ترٛاوان تہٕ چَرٕب کملٲیِتھ چھِ أسۍ اَدٕ پَتہٕ تِمَن پٮ۪ٹھ صابَن یوٗز کَران